گۄڈٕنیٛک مُلک چھُ تُرٛکی دۄیم مُلُک چھُ افغانستان ترٛیم مُلک چھُ اِنڈیا ژوٗرم مُلک چھُ پاکستان تِہ پونٛژم مُلک چھُ بوٹان